السَّلامُ علیکم وعلیکم السلام اہن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک اہن حظ ؤنِو حظ اہن حظ ؤنِو حظ ؤنِو اہن حظ کِیٚنہہ حظ چھُنہٕ پرواے کہینۍ چھُنہٕ پرواے تُہۍ یِِیو یور بہٕ نِمہو تُہی پرٚ پرٛٮ۪تھ کُنہِ جَگہَس نِش ییٚتہِ حظ چھُ پہَلگام چھُ کۄکَرناگ چھُ اچھٕوَل چھُ ویرناگ چھُ چشمہ شاہی چھُ واریاہ جگہ چھُ مگرتُہی یِیو یور کہینۍ چھُنہٕ پرواے بہٕ نِمہو تُہۍ أکس خاص جگہس پٮ۪ٹھ اہن حظ کہینۍ اہن حظ اہن حظ کہینۍ حظ چھُنہٕ پرواے تُہۍ یِیو یور أسۍ نِمہو تُہی واریاہَن جگہن نِش اہن حظ أسۍ دِمہو تۄہہِ واریاہ اصل واریاہ اصل ریٚسٹورنٛٹ کہینۍ حظ چھُنہٕ پرواے أسۍ دِمہو تۄہہ واریاہ اصل ریٚسٹورنٹ تَتہِ چھُ واریاہ اِنتِظام واریاہ اصل کہینۍ حظ چھُنہٕ پرواے أسۍ دِمہو تۄہہ کار تہِ بُک کٔرِتھ ریٚسٹورنٹ تہِ واریاہ اصل ییٚتہِ حظ چھِ واریاہ جگہ اصل واریاہ جگہ چھِ رٕتۍ مگر تُہی نِمہو بہٕ پَننہِ چۄایسہِ پٮ۪ٹھ تُہی نِمہو بہٕ پہلگام پہلگامَے دِمہو تۄہہِ بہٕ واریاہ اصل ریٚسٹورنٹ اہن حظ کہینۍ چھُنہٕ پرواے کہینۍ حظ چھُنہٕ پرواے أسۍ نِمہو تُہی پہلگام اہن حظ تَتہِ چھُ واریاہ اصل واریاہ اصل چھُ آب تہِ تَتہِ پہلگامُک ہوا چھُ واریاہ اصل تُہۍ یِیوکہینۍ چھُنہٕ پرواے أسۍ نِمہو تُہی پہلگام تَتہِ چھُ تۄہہ خٲطٕر واریاہ اصل ریٚسٹورنٛٹ تہِ کار تہِ دِمہو تۄہہِ کہینۍ چھُنہٕ پرواے اہن حظ اہن حظ تَتہِ چھِ زیارت تہِ کہینۍ چھُنہٕ پرواے تَتہِ چھُ واریاہ اصل تور تہِ انشاء اللہ دِمہ تور تہِ دیو پَتہٕ تُہی چَکرکہینۍ چھُنہٕ پرواے اہن حظ اوا واریاہ اصل اہن حظ کہینۍ چھُنہٕ پرواے انشاء اللہ گَژَھو أسۍ تور تہِ تُہی نِمہوأسۍ تور تہِ تُہی کھٔسِو تَتہِ ناون تہِ اَدٕ حظ کہینۍ چھُنہٕ پَرواے تُلوحظ بِیٚہو رۄبَس حوالہٕ